بہٕ چھَس ہَر کُنہِ قٕسمٕکۍ پَلَو سُوان ییٚلہِ زَن تۄہہِ مےٚ ووٚنوُ مےٚ چھِ واریاہ کورس کٔرۍ مٕتۍ آیی ٹی آیی تہِ چھُم کوٚرمُت یوٗٹیوٗبَس پٮ۪ٹھ تہِ چھُم ہیٚوچھمُت گَرِ تہِ چھُم پانہٕ تہِ واریاہ کوٗشِش کٔرمٕژ تہٕ بہٕ چھَس ہَر کُنہِ قٕسمٕکۍ پَلَو سُوان یَتھ منٛز کُرتی چھِ یِوان کٔمیٖز یَزار تہِ چھَس سُوان پھیٚرن یَزار تہِ چھَس سُوان اَتھ سۭتۍ سۭتۍ چھس بہٕ تِلہٕ کٲم تہِ کَران بہٕ چھَس ہَر کُنہِ قٕسمُک تِلہٕ لاگان کٔمیٖز یَزارَس چھَس بہٕ ہیٚوان سَتھ ہَتھ روٚپیہِ پھیٚرَن یَزارَس چھس بہٕ ہیٚوان ژور ہَتھ روٚپیہِ تِلہٕ چھس بہٕ ہَر کُنہِ قٕسمٕکۍ لاگان یَتھ منٛز سَموار تِلہٕ چھِ یِوان تہٕ باقٕے تِلہٕ تہِ چھِ یِوان سَموار تِلہٕ چھس بہٕ لاگان لگ بگ سُہ چھُ گَژھان ترےٚ ساس ہیوٚر ہیوٚر اَگر ژھرٕے کُرتی آسہِ سُوُن کٲنٛسہِ سُہ چھس بہٕ سُوان تَتھ چھس بہٕ ہیٚوان ژور ہَتھ روٚپیہِ اَتھ سۭتۍ سۭتۍ چھس بہٕ لۄکٹٮ۪ن شُرٮ۪ن ہٕںٛدۍ یِم جامہٕ وامہٕ فراق وراق سُہ تہِ سٲری بَناوان تہٕ اَتھ منٛز چھس بہٕ واریاہ اَصٕل کَماوان شُکُر خۄدایَس کُن بہٕ چھس واریاہ زیادٕ اَصٕل کَماوان اَتھ منٛز تہٕ بہٕ چھس گَرکٮ۪ن تہِ اَمہِ سۭتۍ اَمہِ میٛانہِ روزگار سۭتۍ گَرِکٮ۪ن تِہ واریاہ زیادٕ مَدد کَران تہٕ پانہٕ تہِ چھس پنُن پان تہِ چھس اَصٕل پٲٹھۍ پَکناوان